اسلام علیکُم ہے مےٚ حظ چھُس مَکان مٲلِک حظ چھُس بہٕ مےٚ حظ اوس خٲطرٕ میٚٹیٖریَل ضروٗرت مےٚ اوس سٮ۪کھ حظ ٲسٕم ضروٗرت بیٚیہِ آسَم یِم کَنہِ وَنہِ ضروٗرت تُہۍ چھُو نہَ حظ اَمِکی باپٲرۍ مےٚ حظ ٲسۍ سیٚکہِ ڈِپَر ژور حظ ٲسِم ضروٗرت بیٚیہِ کَنہِ گاڑِ زٕ ترٛےٚ اَدٕ حظ ٹھیٖک حظ چھُ صُبحس حظ ترٛٲوزیٚو مےٚ تُہۍ یہِ میٚٹیٖریَل اَمیُک اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ سلام علیکُم